جِناب تُہۍؤنۍ تو مےٚ یُس مےٚ تۄہہِ یہِ کیٚنٛہہ آرڈَر اوس نَہ کوٚرمُت مےٚ اوس اَمیُک رِسٮ۪پٹہٕ ضوٚرتھ یہِ کِتھ کٲٹھۍ کَرٕ بہٕ ڈاوُن لوڈ تہٕ یہِ کَتھ اٮ۪پلِکیشن پٮ۪ٹھ کَتٮ۪ن گَژھِ مےٚ ڈاوُن لوڈ اٮ۪پلِکیشَنَن چھُ مےٚ پَتہ اٮ۪پلِکیشَن کٔر مےٚ ڈاوُن لوڈ مگر تُہۍ ؤنۍتو مےٚ اَتہِ کِتھ پٲٹھۍ پٮ۪ٹھ کَنہِ یُس یِم اَتھ یِم رٕکھٕ زٕ ترٛےٚ چھِ اَتھ پٮ۪ٹھ تہِ دیُت مےٚ اَتہِ چھُ یہِ ہاون أکِس جایہِ یہِ حظ یہِ ڈاوُن لوڈ اوپشَن بہٕ چھُس دَپان أتۍنٕے اوسا کَرُن تہٕ مگر اَتہِ چھُس بہٕ وٕچھان اَتہِ چھِ مےٚ کیٚنٛہہ چیٖز باسان اَتھ منٛز چھے یی نہٕ رِسٮ۪پٹَس منٛز تِکیٛازِ رِسٮ۪پٹہٕ چھُ مےٚ واریاہ زیادٕ ضٔروٗری ییٚلہِ مےٚ رِسٮ۪پٹہٕ آسہِ تہٕ تیٚلے پاتھِ مےٚ بٕتھِ اَتھ پونٛسہٕ مےٚ چھِ تِمَن رِسٮ۪پٹہٕ یورٕ دیُن مےٚ کیٛاہ کیٛاہ اوٚن تہٕ تُہٕنٛدِ رٮ۪سٹورنٛٹُک ناو واو گژھِ اَتھ سیوٚد آسُن پٮ۪ٹھ کَنہِ رِسپٮ۪ٹٕز یہِ گژھِ باسُن نَہ یہِ چھِ آتھٮ۪نٛٹِک یہِ نہٕ یِتھَے پٲٹھۍ گژھِ مےٚ خٲلی یِہوٚے لِسٹَے یوت ڈاوُن لوڈ کیٛاہ کیٛاہ چھِ تہٕ رٮ۪سٹورنٛٹُک ناوٕے آسہِ نہٕ کُنہِ اگر تیُتھ مسلہٕ اوس تیٚلہِ پاتھِ نہٕ مےٚ یہِ کُنی یہِ حظ اَتھ کِہیٖنۍ تَوَے موٗجوٗب ؤنۍتو تُہۍ مےٚ وۄنۍ مےٚ کیٛاہ چھِ اَتھ یہِ کَرُن یِمَن ترٛٮ۪ن رۄپیَن پٮ۪ٹھ اگر بہِٕ دِمہٕ اَتہِ اگر بہٕ ڈاوُن لوڈ کَرٕ تہٕ یہِ نیریٛا مےٚ اَتھ ہٮ۪کاہ بہٕ پتہٕ پِرٛنٛٹ وِنٛٹ کٔڑتھ یہِ ہٮ۪کاہ بہٕ پِرٛنٛٹ نِتھ کِنہٕ یہِ چھِ مےٚ یِتھَے پٲٹھۍ ہاوُن مےٚ چھِ نیُن یِتھَے پٲٹھۍ موبایلٕے یا سِکریٖنَس پٮ۪ٹھٕے ہاوُن تِمَن یہِ کِنہٕ یا یِتھَے پٲٹھۍ شِیَر کَرُن کِنہٕ اَتھ نیرِ پِرٛنٛٹ وِنٛٹ تہِ پٕلَس وٕچھِو تُہۍ یِم آیٹم وایٹَم یِم اَتھ منٛز چھِ یِم چھےٚ سٲری تہٕ باقٕے یُہوٚے یُہوٚے گژھِ نَہ یِہوٚے رِسٮ۪پٹہٕ گژھِ نَہ اَتہِ نَس ڈاوُن لوڈ یُس یہِ پٮ۪ٹھ کَنۍ چھِ ہٲیِتھ کھورِ سایڈٕ رٕکھٕ ترٛےٚ اَتھ پٮ۪ٹھ چھِ دِوان ڈیش بوٚڈ چھُ یہِ اَتھ چھِ دِوان تہٕ اَتہِ چھِ نیران واریاہ لاینہٕ یہِ حظ یِم واریاہ کیٚنٛہہ ریٖسٮ۪نٛٹ چھِ یا ہِسٹرٛی چھِ ہِسٹرٛی منٛزٕے گوس بہٕ ہِسٹرٛی منٛز وٕچھ مےٚ کیٛاہ کیٛاہ چھِ مےٚ آرڈَر کٔرۍمٕتۍ وۄنۍ چھُس بہٕ دَپان أتۍنَسٕے چھےٚ مےٚ اَتھ کَرُن یہِ کِلِک تہِ أتۍنٕے گژھِ یہِ ڈاوُن لوڈ یہِ کاپی اَمِچ تی حظ اگر یی چھُ تہٕ تُہۍ ؤنۍتو مےٚ مہربٲنی کٔرِتھ یہِ جلدی پَہٮ۪ن بہٕ کَرٕہَن یہِ ڈاوُن لوڈ تِکیٛازِ مےٚ چھِ مجبوٗری مےٚ چھِ تِمَن رِسٮ۪پٹہٕ سوزُن نَتہٕ گژھِ مےٚ پانَس تہِ پرٛابلِم یہِ گژھِ سورُے مےٚ ضایع